یِم گیمٕز آز بَچہٕ گِندان چھِ تَتھ منٛز چھُ گۄڈٕنیُکُے أنۍ چھپری گِندان أنۍ چھپری چھِ تم گِندان أچھ کران بَند پَتہٕ رَٹان أکس بیٚکِس سۄ چھ اکھ گیم گِندان دٔیِم گیم چھِ گِندان کہِ رَز آسان تٔمۍ پیٹھ وۄٹہٕ تُلان رز لگاوان رز رز تھاوان تہٕ سُے چلاوان رز پَتہٕ آسان پانہٕ وۄٹہٕ تُلان تَمہِ پیٹھۍ تَمہِ وَغٲر چھِ گِندان ریس چھِ کران بَچہٕ پانہٕ ونۍ کَمپِٹِشن کران تتھ سۄ ریس کران سۄ اٮ۪گزرسایز کران سۄ تہِ چھےٚ اکھ گیم تِم گِندان تَمہِ وغٲر چھِ بیٚیہِ تم روف تہِ کران بیٚیہِ چھِ تِم گیم گِندان ٲسَس منٛز تھاوان چمچہٕ بٔرِتھ تَتھ پٮ۪ٹھ تھاوان کانہہ چیٖز لیموٚب ویموٚب پَتہٕ پَکاناوان وٕچھان ک اَکہِ جایہِ پٮ۪ٹھ بیٚکہِ جایہِ کۭتِس ہٮ۪کن تٕم پَکنٲیِتھ سُہ لیموٚب وٕچھِتھ مہ پیہِ یہِ گیم چھِ گِندان اَمہِ وغٲر چھِ بَچہٕ کَمپِٹشن وٕنکیٚنَس کران کھٮ۪نَس منٛز سۄ تہِ چھےٚ اکھ گیم یِوان کہِ کُس کٔژَن مِنٹَن مۄکلایہِ کھٮ۪تھ سۄ گیم یُس کانہہ چیٖز اَنان پَتہٕ وٕچھان کُس کۭتِس کالَس کھیٚیہِ سۄ گیم چھِ تم گِندان بیٚیہِ چھِ تم کَبٲڈِس وٕنکیٚنس گِندان سۄ گیم چھِ وٕنکیٚنس گِندان بچہِ یا اَمہِ وغٲر چھِ بَچہٕ گِندان یہِ کھو کھو چھِ گِندان بَچہِ جالبیٹ کھو کھو چھِ گِندان جالبیٹ چھِ بَچہِ گِندان وٕنکیٚنَس یِم گیمہٕ چھِ وٕنکیٚنس آز کل بَچہٕ گِندان اَمہِ وَغٲر چھِ تم یہِ گِندان والی بال چھِ گِندان بَچہٕ فُٹ بال چھِ گِندان کِر کِرکٹ چھِ تٕم گِندان مین کِرکٹ گیم چھِ گِندان بَچہِ یا تم چھِ بیاکھ گیم اکھ چھِ گِندان بَچہٕ تم چھِ کُرسی تھاوان لٲگِتھ أندۍ أندۍ پَتہٕ آسان زٕ ژور بَچہٕ کُرسین پٮ۪ٹھ بِہَتھ پَتہٕ وۄتھان تھوٚد تہٕ کُنہِ نَمبرَس پٮ۪ٹھ کانہہ پویِنٹ وَنان تِمن سُہ بِہِو سہ یُس کُرسی رٹہِ سُہ ہٮ۪کہِ رٔٹِتھ یُس کُرسی منٛز نیبر درٛاو تٔمِس سُہ گوٚو اَوُٹ تہٕ سُہ کُرسی لگان أندۍ أندِ پَتہٕ چھِ تِمن وَنان وَن کَتھ نَمبرَس پٮ۪ٹھ ییٚمہِ ساتہٕ سُہ کریکھ دی بِہِو سا کانہہ یُس تتہِ آسہِ ایمپیر یُس ہٮ۪کہِ بِہَتھ سُہ بیٚہہِ کُرسی پٮ۪ٹھ یُس نہٕ ہٮ۪کہِ سُہ گوٚو تَمہِ ساتَن اَوُٹ تہٕ یِم گمہٕ چھِ کیٚنہہ یِم بَچہٕ یِم گِندان چھِ بیٚیہِ تہِ چھِ باقٕے باقٕے گیمہٕ بَچہٕ گِندان ڈوڈ چھِ تراوان یا اَمہِ وغٲر چھِ کھو کھو چھِ گِندان کھو کھو گِندان بَچہٕ باقٕے باقٕے گیمہٕ تہِ چھِ بَچہٕ گِندان بیاکھ یا گیم چھِ گِندان بَچہٕ پینسل زٕ رَٹان پیٹھس پٮ۪ٹھ تھاوان پینسل زٕ پَتہٕ تَتھ أندۍ أندۍ چلاوان پینسل پَتہٕ وٕچھان سُہ آسان گوٚمُت گپتہٕ پینسل سۭتی یا بیاکھ گیم چھِ گِندان سیکہِ منٛز لگاوان